گُڈ مارنِنٛگ ہاں ہِلال ہو وعلیکُم السَلام آ الحمدُاللہ تُہۍ چھُو ٹھیٖک کٕم چھُو آ أسی چھِ ہِلال آ ؤنِو سا ہِلال

اچھا اچھا ؤنِو اَ ٹھیٖک آ سُکالَرشِپ چھِ ایٚولبیٕل لایک نیشنَل سپکالَرشِپ پوٹَل چھِ تُہۍ ہیٚکِو سُہ ایٚپلاے کٔرِتھ تہٕ تَمہِ چھِ میلان فاینانشل ایٚسِسٹیٚنٕس تہٕ تُہۍ کٔرِو سُہ ایٚپلاے تہٕ تَتھ چھِ نارمٕز اینٛڈ رُگلیشنہٕ چھِ تہٕ سکوٗل یِتھ وٕچھِو تُہۍ سُہ تہٕ بیٚیہِ چھِ آنلاین چھِ سُہ گژھان تہٕ ییٚمکہِ تھرٛوٗ فاینانشَل ایٚسِسٹَیٚنٕس ایٚسِسٹیٚنٕس چھِ سٹوٗڈَنٛٹَن میلان بہتر روزِ تُہۍ یِیِو سکوٗل تُہۍ کٔرِو ییٚتہِ کَلٲرکَس سۭتۍ کَتھ سُہ سَمجھایو تۄہہِ تہٕ باقٕے چھَنہٕ کٕہٕنۍ تہِ ٹٮ۪نشَن بیٚیہِ تُہۍ کَتھ کلاسَس چھُو پَران اچھا ٹٮ۪نتھ کَلاسَس تُہۍ مہٕ رٔٹِو کٕہٕنۍ تہِ ٹٮ۪نشَں گورمٮ۪نٛٹَن چھِ سُکالَرشِپ ایٚولیبٕل تھٲمژٕ تہٕ ییٚمکہِ تھرٛوٗ تُہۍ سٹڈی ہیٚکِو اصٕل پٲٹھۍ کٔرتھ فریلی تہٕ تُہۍ یی زیو یہِ تُہۍ یی زیو سکوٗل تہٕ تَتہِ کٔرزیٚو تُہۍ کَنفٲرٕم ٹھیٖک چھا اگر نہٕ سُکالَرشِپ گژھِ تہٕ کِہیٖنۍ تیٚلہِ چھُ تۄہہِ بیٛاکھ اَکھ کٲم کَرٕنۍ یُس تۄہہِ تۄہہِ مسجِد کٔمیٹی چھُو تِمَن اتھ لیکھنٲیِتھ اَنُن أسۍ ہَسا چھِنہٕ فاینانشٔلی سٹیبٕل کِہیٖنۍ تہٕ أسۍ ہَسا چھِ رِکوٮ۪سٹ کَران فیٖس معاف کَرنہٕ خٲطرٕ تُہۍ ترٛٲیِو سُہ رِکوٮ۪سٹ اٮ۪پلِکیشَن ترٛٲیِو تہٕ تمہِ پَتہٕ وَنو بہٕ تۄہہِ کیٛاہ ہیٚکو أسۍ تُہٕنٛدِ خٲطرٕ کٔرِتھ ٹھیٖک چھا چلو چلو اَدٕ سا ٹھیٖک اَدٕ سا بیٚہِو